وعلیکُم سَلام تُہۍ أنِو پرٛیسکرٛپشَن یوٗرۍ تہٕ أسۍ دِمو تتھ ییٚتی نظر تَمہِ پَتہٕ ہیٚکو أسۍ ؤنِتھ سُہ چھا ایٚویلیبُل یا نہٕ کِہیٖنٛۍ